السلام عليكم ورحمة الله وبركاته اکہِ دۄہ ہسا نِوُس بہٕ مٲلۍ کھہس پٮ۪ٹھ اسہِ اوس زٔمیٖنس آب برُن اسہِ ہسا بوٚر تہٕ وۄنۍ اوس کمٕے تہٕ مٲلۍ دوٚپ مےٚ ژٕ کٔرۍ زِ یہِ ہن پانے تہٕ بہٕ یِمہٕ یورٕ پھیٖرِتھ مےٚ چھِ کٲم مےٚ ہسا بوٚر مےٚ ہسا نہٕ توٚگُے مےٚ بوٚر زیادٕ یِتھ کٔنۍ زن تِم بیرٕ ویرٕ گٔیہِ سارے نیٖرتھ تہٕ تورٕ آو مول تٔمۍ دِژ مےٚ بے عزتی دوٚپُن یہِ ہمساین تہِ چھُتھ نۄقصان کوٚرمُت تتہِ ہسا اوس گوٚمُت واریاہ نۄقصان تہٕ أسۍ گٔے پریشان اسہِ اوس دۄہ گوٚمُت زایہِ پتہٕ ہسا کٔرۍ مےٚ کٲم مےٚ ہسا کوٚر کٲم مےٚ ہسا دِتۍ زٕ گنٛٹہٕ پتہٕ جلدی تہٕ مےٚ ہسا سمبول سورُے تہٕ پتہٕ ہسا گوٚو سورُے ٹھیٖک آرام سان تہٕ اصلۍ پٲٹھۍ